نالین ہُنٛد حِساب کُیتھ چھُ تٔہٕنٛدِس گامس منٛز تُہۍ کیٛاہ کٔرِو تاکہِ یہِ بنہِ ہے بہتر نالین ہُنٛد حِساب چھُ بڈٕ گنٛدٕ سٲنِس گامس منٛز نہَ چھُ یِمن سیٖمنٛٹ کٔرِتھ نہَ چھُکھ یِم چھِ سُہ پرٛٲنۍ پٲٹھۍ نالہِ سِسٹم اگر أسۍ وُِچھو برٛونٛہہ کالہِ اگر أسۍ ؤچھُو ہراپن سِولایزیشنہِ منٛز تمِچ چھِ یِوان ؤنِکیٚن تہِ مثال دِنہٕ تِمن کیُت چھُ سُہ اوسمُت تہٕ نالہِ سِسٹم ییٚمہِ کِنۍ سُہ باتھ روٗم وان نیران اوس مگر اگر أسۍ وُچھُو ؤنکیٚنن سٲنِس گامس منٛز کُیتھ چھُ یہِ نالہِ سِسٹم یہِ چھُ وارِیاہ مۅکُر وارِیاہ بدتر کیٛازِکہِ یُس تہِ کانٛہہ گنٛدٕگی چھِ سُہ چھِ أسۍ أتھۍ منٛز ترٛاوان نہَ چھِ اتھ سیٖمنٛٹ کران نہَ چھِ سرکارٕے کانٛہہ ذِمہٕ دٲری امہِ خٲطرٕ تُلان أسۍ کیٛاہ کرو امہِ خٲطرٕ اَسہِ پزن گۄڈٕ یِمن سیٖمنٛٹ کرُن باجِر ترٛاوٕنۍ تمہِ پتہٕ پزِ اتھ دۅہے دۅہے صفٲیی کرٕنۍ تاکہِ تہِ اَتھ منٛز گنٛدٕگی آسہِ سۅ روزِ نہٕ اتھ منٛز کیٚنٛہہ یس اتھ پیٚٹھ گنٛدٕگی چھَ رو روزان تمہِ سۭتۍ چھِ سٲنی بچہٕ سٲنی بُزرگ سٲنی جوان بیٚمار گژھان اَسہِ پزِ اکھ زبردس صاف تھاوٕنۍ تہٕ اتھ پزِ دۄہے دۄہے صفٲیی کرٕنۍ صفٲیی کرنہٕ سۭتۍ روزِ ییٚتہِ پاکھ تہٕ بیٚماریٚن ہُنٛد بیٚمارِ وۅتھٕنُک میٚقدار تہِ روزِ کم ییٚلہِ اتھ صفٲیی گژھِ تہٕ بیٚمارِ تہٕ جراسیٖم ہیٚکن نہٕ پتہٕ ؤتھِتھ تہٕ تم ہیٚکن سٲنِس صحتس مُضر اثرات واتٕنٲوِتھ سرکارس پزِ یِمن نالین کُن سیٚٹھاہ دیان دِیُن یہِ چھِ ؤنکیٚن وقتٕچ ضروٗرت کیٛازِکہِ اگر أسۍ وُچھُو یمے نالہِ چھَ اَسہِ اگر تھوڑا روٗد پیٚیہِ تہٕ آنگٕنن منٛز آب سوٚمبراوان وتن آب کھالان کیٛازِکہِ یہِ چھُ یَم چھِ نہٕ صحی طٔریٖقہٕ آسان اَسہِ بنایِمژٕ کیٚنٛہہ اسہِ پزِ یِمہٕ صٔ صحی طٔریٖقہ بناونہِ ییٚمہِ سۭتۍ یِم صاف تہِ روزن تہٕ بیٚیہِ روزن سیٚٹھاہ مظبوط یم چھِ ؤنہِ سُہ خام آیہِ بنٲوِتھ یم پزن اسہِ پۅختہٕ بناونہِ تاکہِ یۅس تہِ یِمن پٮ۪ٹھ آب گنٛدٕ آب واتہِ ہے یہِ آسہِ ہے جلدی جلدی نیٚران یِمن پزِ اسہِ سۄ وسٕوُن ہیٛوٗ بناوُن تاکہِ یُس آب آسہِ یہِ پکہِ جلدی تہٕ یم گژھن صاف